یہِ چھُ صحیح زِ أسۍ رَٹو نَلکہٕ آب یعنی نَلکہٕ آب چھُ واریاہ صاف تہٕ شفاف آب آسان اَگر أسۍ نَلکہٕ آب اِستعمال کَرو سٲنۍ زنٛدگی روزِ واریاہ ٹھیٖک تِکیٛازِ یہِ چھِ آسان پَکوُن آب یہِ چھِ آسان فِلٹَر گوٚمُت آب یہِ چھُ صاف تہٕ شَفاف آب آسان سٲنۍ زنٛدگی بَنہِ اَمہِ سۭتۍ ٹھیٖک اگر أسۍ نَلکہٕ آب رَٹو یا ہٮ۪کہٕ بہٕ یہِ کَتھ ؤنِتھ یہِ چھِ نَلکہٕ آب بِلکُل ڈِفرَنٛٹ سٲنۍ زِندگی تہِ بَنہِ ڈِفرَنٛٹ اگر أسۍ یعنی کہِ یہِ چھِ صاف آب آسان یہِ چھِ آسان بِلکُل پیُور آب یہِ چھِ آسان فِلٹَر گوٚمُت أسۍ چھِ یہِ چٮ۪وان أسۍ چھِ اَمہِ سۭتۍ سرٛان کَران یا أسۍ چھِ اَمہِ سۭتۍ پَنُن پان صاف تھاوان یہِ آب چھِ بِلکُل صاف آب یہِ چھِ بِلکُل اَصٕل آب یہِ چھِ بِلکُل صاف تہٕ شَفاف آب یہِ چھِ أسۍ چٮ۪وان سٲنۍ زنٛدگی چھِ اَمہِ سۭتۍ روزان بِلکُل ٹھیٖک ییٚلہِ أسۍ یہِ نَلکہٕ آب چٮ۪وان چھِ یہِ چھِ سانٮ۪ن گَرَن منٛز اِستعمال گژھان یہِ چھِ اَسہِ اَنٛدر بِلکُل کِچنَس تام باتھ روٗمَس منٛز آسان کِچنَس منٛز آسان أسۍ چھِ یہِ آب بِلکُل چٮ۪وان یہِ چھِ أسۍ رَنٛنَس تہِ لاگان چھَلنَس چھۄکنَس تہِ لاگان چٮ۪نَس تہِ لَگان یہِ چھِ بِلکُل صاف آب شَفاف آب سٲنۍ لایِف چھِ اَمے سۭتۍ بِلکُل ٹھیٖک ییٚلہِ اَسہِ یہِ آب چھِ اورٕ ٹھیٖک نَلکہٕ آب چھُ اَسہِ ٹھیٖک آسان سٲنۍ لایِف تہِ چھِ ٹھیٖک تِکیٛازِ یہِ چھِ آسان بِلکُل صاف تہٕ پیُور آب